کٲشِرۍ لوٗکھ چھِ کٲشِر زَبان واریاہ اصٕل پٲٹھۍ استعمال کَران تِکیٛازِ یۄس کٲشِر زَبان چھِ یہِ چھِ سٲن کٲشریٚن ہنٛز ماجہِ زیٚو تِم چھِ اصٕل پٲٹھۍ یہِ زَبان استعمال کَران تہٕ پرٛیٚتھ کُنہِ جایہِ چھِ یہِ احساس دِوان کہِ أسۍ چھِ کٔشیٖرِ ہنٛدۍ اَگر دُُنیاکِس کُنہِ تہِ مُلکَس مَنٛز کٲشِر روزان آسیٚن تِم چھِ تَتہِ تہِ کٲشُر کَران ییٚمہِ کہِ وجہ سۭتۍ تِمَن تَتہِ کیٚن لوٗکَن نیٚبرِمیٚن لوٗکَن پَتہ چھِ لَگان کہِ کٲشِر زَبان کۭژاہ میٖٹھ تہٕ مٔدٕر زَبان چھِ تِم چھِ تِمَن مطمٕن کَران کٲشرِ زَبانہِ کُن

انٛگریز لوٗکھ چھِ متٲثر گَژھان تِمَن پٮ۪ٹھ چھُ اَثر پیٚوان تہٕ تِم تہِ چھِ یَژھان ٲں کٲشُر ہیٚچھُن تِکیٛازِ کٲشِر یۄس چھِ سۄ چھِ کٲشریٚن لوٗکَن ہنٛز پہچان بیٚیہِ چھِ تِمَن ساروٕے کھۄتہٕ سۄ ٹٲٹھ تہٕ میٖٹھ زَبان کٲشُر چھِ واریاہ مٔدٕر تہٕ میٖٹھ زَبان تَؤے چھِ یَژھان کٲشِرۍ لوٗکھ پننہِ زَبٲنہِ ہُنٛد ناو ہمیشہِ زِندٕ تھاوُن کٲشُر چھِ واریاہ اصٕل زبان پرٛیٚتھ کانٛہہ کٲشُر یُس آسان چھُ اگر سُہ دُنیاہَس منٛز کُنہِ تہِ عہدَس پٮ۪ٹھ وابستہٕ آسہِ کُنہِ تہِ عہدَس سۭتۍ وابَستہٕ آسہِ توتہِ چھُ سُہ پَنٕنۍ زَبان کُنہِ نَہ تہٕ کُنہِ جایہِ بولان تِکیٛازِ کٲشِر زَبان چھِ سٲنۍ ماجہِ زیٚو اسہِ پَزِ اَتھ ہمیشہِ رٲچھ کَرٕنۍ کٲشِرۍ لوٗکھ یِم چھِ تِم چھِ پرٛیٚتھ کُنہِ یُس تہِ فیٖلڈٕ یُس تہِ کارخانہٕ چھُ دُنیاہَس منٛز یا یۄس تہِ نوکری چھِ تَتہِ تہِ چھِ تِم کٲشِر پٲٹھۍ کَلام کَران تِکیٛازِ کٲشِر زَبان یۄس چھِ یہِ تھٲوٕکھ سکوٗلَن منٛز کَمپَلسٔری یہِ چھِ ضروٗری پَرٕنۍ دٔہمہِ جَمٲژ تانۍ کٲشِر زَبان چھِ واریاہ میٖٹھ تہٕ مٔدٕر زَبان کٲشریٛو لوٗکو چھِ کٲشِرۍ لوٗکھ یِم چھِ تِمو چھِ واریاہ کِتاب لیچھمَژ کٲشِر پٲٹھۍ تِکیٛازِ سٲنۍ یۄس زبان چھِ یہِ روزِ ہمیشہِ زِندٕ تِکیٛازِ کٲشِر زَبان یۄس چھِ سۄ چھِ کٲشریٚن لوٗکَن ہنٛز پہچان تہٕ اگر ییٚتہِ ٲسۍ برٛونٛہہ بَٹہٕ بَسان تِم چھِ آز جوٚمہِ بَسان مگر جوٚمہِ تہِ چھِ تِم کٲشُر کَران تِکیٛازِ تِم چھِ کٲشِرۍ کٔشیٖرِ ہنٛدۍ ٲسۍ مِتۍ کٲشُر چھِ تہنٛز زَبان اَکھ ٲسمٕژ یۄس تہِ اِنسانَس ماجہِ زیٚو آسان چھِ سۄ چھَنہٕ تٔمِس مٔشِتھ گژھان کِہیٖنۍ کٲشِر زَبان چھِ واریاہ اصٕل زَبان یِم تہِ کٲشُر کَران چھِ تِم چھِ پننہِ یِیٚمہِ کٔشیٖرِ ہنٛدۍ لوٗکھ ییٚلہِ کٲشُر کَران چھِ تِم چھِ باقیَن لوٗکَن پانَس کُن مٲیِل کَران یِم باقیَن قومَن ہنٛدۍ آسان چھِ یا باقیَن مُلکَن ہنٛدۍ آسان چھِ تِم تِمَن چھِ کٲشرِ تِم چھِ کٲشرِ زَبانہِ سۭتۍ واریاہ مُتٲثر سَپدان